ییٚلہِ أسۍ کِتاب ہینہِ چھِ گژھان گۄڈٕنٮ۪تھٕے اَتھ بوٚڈ بار چیٖز چھِ أسۍ چھِ تَتہِ ایز پٔر دَ سیٚلبَس گژھان بہٕ چھُس یونیورسٹی ہُنٛد نَفَر مےٚ چھِ پٮ۪وان یونیورسٹی سارِوٕے کھۄتہٕ اَصٕل کِتاب اگر وُچھو یا میلان مےٚ ڈَل گیٹ یا میلان مےٚ بَٹہٕ مالنہِ وۅنۍ اگر أسۍ کَرو یِمَن سیٚکَنٛڈ ہیٚنٛڈ بُکَن ہٕنٛز کَتھ عام مارکٮ۪ٹ چھُ یِمَن نٔزدیٖک گَژھان تِمَن شو روٗمَن چھِ آسان تِمَن شاپَن پٮ۪ٹھ چھِ زیادٕ آسان یِم سیٚکَنٛڈ ہینٛڈ بُک تہِ کیٛازِکہِ اَمہِ کھۄتہٕ تِمَن ریٹ چھِ کَم گژھان سُہ چھِ بےٚ اِنتہا یونیورسٹی نٔزدیٖک اَمہِ سۭتۍ چھِ أکِس شُرِس فاینانشَل کرٛایسِزَن نِش فٲیِدٕ میلان